أزکِس دورس منٛز چھُ موبایل فون أکِس اِنسانس سۭتۍ اہم رول ادا کران ییٚمہِ سۭتۍ أسۍ گرِکیٚن سۭتۍ یا رِشتہٕ دارن سۭتۍ چھِ کتھا باتھا تہٕ رٲبطہٕ ہٮ۪کان کٔرِتھ موبایل فونس چھِ واریاہ خٲصِیت ییٚمہِ سۭتۍ أسۍ گرِکیٚن سۭتۍ یا رِشتہٕ دارن سۭتۍ چھِ ویڈیو کال کران بیٚیہِ چھِ تِہُنٛد أکِس اکھ سُنٛد بُتھ ہٮ۪کان وُچھِتھ اَگرچہِ أسۍ دوٗر تہِ آسو أسۍ ہٮ۪کو أکِس اکھ سُنٛد بُتھ تہِ وُچھِتھ آرام سان ونٛکیٚس چھِ واریاہ کم واریاہ کم موبایل فون سۭتۍ ہٮ۪کان کٔرِتھ موبایل فون سۭتۍ چھُ واریاہ کامی ہٮ۪کان اِنسان کٔرِتھ ییٚمہِ سۭتۍ ہسا مطلب گۄڈٕنیٚتھٕے چھُ آن لاین ہٮ۪کو پٔرِتھ کینٛہہ ییٚمہِ سۭتۍ ہسا أکِس اِنسانس اکھ آرا آسٲیِش گٔیے تِکیازِ ؤنٛکیٚس چھُ سورُے کینٛہہ ٹیٚکنالوجی پٮ۪ٹھ درمدار بیٚیہِ چھُ موبایِل فون ایٚمرجنٛسی وِزِ بکار یِوان ییٚمہِ سۭتۍ أسۍ لٕکن سۭتۍ جلدی رٲبطہٕ چھٕ ہٮ۪کان کٔرِتھ